ڈرایِنٛگ بَناوُن چھُ مےٚ واریاہ شوق واریاہ چھَس بہٕ مےٚ چھُنہٕ اَمہِ خٲطرٕ چھُنہٕ مےٚ کُنہِ جایہِ کَلاس روٚٹمُت کِہیٖنٛۍ مَگر پانَے چھَس بہٕ کوٗشِش کران ہیٚچھنٕچ پانَے چھُ مےٚ شوق گژھان بہٕ گژھٕ پانہٕ ہیٚچھِنۍ کیٚنٛہہ کہِ مطلب مےٚ چھُ گژھان کانٛہہ شَکٔل یِم بَناؤنۍ یِم چیٖزن واریاہ خۄش چھُ مےٚ گژھان کیٚنٛہہ بہٕ وُچھہن کانٛہہ پَتہٕ بَناون کیٚنٛہہ چیٖز چھُ مےٚ گژھان واریاہ خۄش مَگر اَمہِ خٲطر چھُ مےٚ زانٛہہ کالہِ کُنہِ ساتہٕ چھُ مےٚ کٕہنٛے کَلاس روٗم پانہٕ چھَس بہٕ سیلٕف پانٕے چھَس بہٕ یَژھان مطلب ڈرایِنٛگ بَناوٕنۍ مےٚ چھُ پانَس ڈراینٛگ خۄش گژھان کُنہِ چیٖز شَکٔل وَکٔل یہِ چھُ مےٚ واریاہ خۄش گژھان واریاہ لَٹہِ چھِ مےٚ کوٗشِش کٔرمٕژ تہِ بَناونٕچ تہِ بہٕ ٲسٕس یِتھٕے کٔنۍ پانہٕ آسان بِہِتھ پَتہٕ بَناوان یِتھٕے کٔنۍ کیٚنٛہہ تہٕ آ یۄس سۄ مطلب برٛونٛہہ کُن چھَس بہٕ یَژھان کہِ اَصٕل پانَس پَنٕنہِ جایہِ چھُ مےٚ اکھ بہٕ بَناوٕہا کیٚنٛہہ اَصٕل چیٖز کانٛہہ یُس اکھ یہِ گژھِ ہے آ تیُتھ کانٛہہ چیٖز بَناوٕہا بہٕ پانے یہِ چھُ مےٚ واریاہ شوق مطلب پانٕے چھَس بہٕ بَناوان کہِ لۄکٕٹی وۄکٕٹی یِم یِتھٕے کٔنۍ شَکلہٕ وَکلہٕ آسان بَناوان وُچھان چھَس بَناوان کُنہِ پیٚٹھٕ چھَس بہٕ کُنہِ دۄہ فونس پیٚٹھ تہِ وُچھان تہٕ بَناوان چھَس مطلب ڈرایِنٛگ چھےٚ مےٚ اکھ خۄش اکھ مطلب واریاہ خۄش چھَس بہٕ گژھان بہٕ بَناوٕ